ہیٚلو وعلیکُم اسلام ورَحمَتہُ اللہ اَتہِ حظ سُہ کَرو حظ کَنفرم اَسہ چھِ اَتہِ ایٚکچُلی ٹورَنمٹ اَسہِ چَلان نا ٹی ٹونٹی ٹورنَمنٹ چَلان کیٛاہ چھِ چَلان کَرو أسۍ کَنفٔرم پھر بھی اَسہِ چھے اتہِ زٕ ترےٚ ٹرٛیک بَنٲومتۍ ٹھیٖک چھا توٚتن تام اگر انشاء اللہ یَلہٕ ٲس سُہ کَرَو کَنفٔرٕم تہٕ تۄہہِ دِمو سُہ کینٛہہ نتہٕ کینٛہہ یہِ ریٚسپانٛڈ ہے میچ حظ گندناوو تُہۍ ٹیٖم کتہِ چھِ ٹیٖم کَتہِ چھِ ٹیٖم ٹیٖم ٹیٖم کَتِچ اچھا اچھا ٹھیٖک گِنٛدناوو گِنٛدناووکھَے کینٛہہ چھُ نہٕ پَرواے نہ دۄکھٕ لگہِ نہٕ ویسے کیٚنٛہہ اَتہِ چھِ مطلب اَلبتہ ہاں موسمٕے یوتَن گژھِ ٹھیٖک روزُن گورمٮ۪نٛٹ کہِ کَنڈِشنز اگر ٹھیٖک روٗ روزَن انشاء اللہُ الرحمٰن تُہۍ ہیٚکِو آرام سان تیٚلہِ گِندِتھ ٹرف آسہِ تُہٕنٛدِ خٲطرٕ یَلے ٹھیٖک چھِ حظ کیٛازِ تَمہِ دۄہ تَمہِ دۄہ کَرو أسۍ تیٚلہِ کٲم تَمہِ دۄہ تھاوو أسۍ پَنُن میچ بند تُہی گِنٛدناوو تیٚلہِ کیازِ أسۍ چھِ اَکثَر اگر مہمان یِن أسۍ چھِ تِمنٕے وٕنۍکٮ۪ن تِمنٕے کَران تَمہِ ساتہٕ پرٛیفَر تۄہہِ چھِ حظ یِوان کَتھ سَمٕج اچھا فیٖس حظ اَتھ چھِ ترٛیٚیہِ تٕرٛہ شَتھ رۄپیہِ فیٖس نہ یہِ چھِ فُل ٹورنمنٹَس حظ تیٚیہِ تٕرٛہ شتھ رۄپیہِ اَتھ چھِ پگاہ پگاہ پَتہٕ باضٲبطہٕ انعام ونعام حظ بالہٕ والہٕ گٔے یورَے حظ مطلَب آ تِمَن گٔے لیدر بال یورَے فرٛی حظ بال چھِنہٕ تِمَن اورٕ اَننٕچ ضوٚرَتھ کِہیٖنۍ پلس آ پلس رِفریشمٮ۪نٛٹ تہِ آسہِ ہاں ہر میچَس دوران آسہِ رِفریشمٮ۪نٛٹ ہر میچَس پرٛٮ۪تھ کُنہِ میچَس دوران آسہِ مطلب کانٛہہ پلیر ہایہِ اَصٕل پٔرفارمٮ۪نٕس پرٛتھ میچَس دوران آسہِ مین آف دَ میچ فاینَلی یُس حظ مین آف دَ سیٖریٖز یی تٔمِس خٲطرٕ آسہِ پَتہٕ الگ گفٹ ٹھیٖک چھِ حظ تٔمِس خٲطرٕ آسہِ الگ ایواڈ آ چیٖف گیسٹَس خٲطرٕ آسہِ الگ ایواڈ وِنِنٛگ ٹیٖمَس خٲطرٕ آسہِ الگ ایواڈ تہٕ ہا رَنِنٛگ ٹیٖمَس خٲطرٕ آسہِ پَتہٕ الگ ایواڈ ٹھیٖک چھ حظ آ اَتھوارِ دۄہَے گندو انشاء اللہ أسۍ چھِ زیادٕ پہَن آتھوار جمعہ کیازِ یہِ باقے چھ نہ اکثر آسان آورے باقیَن دۄہَن منٛز آ میٹ حظ چھ اَسہِ نہ میٹ چھُ اوترَے اوٚنمُت نوٚوُے اَکھ اَسہِ تُہۍ گِندناوو تُہۍ گِندناوو تُہۍ گِندناوو تٔتھۍ پیٹھ أسۍ چھِ اَکثَر کران پرٛیٚفَر اگر ییٚمہِ ساتہٕ اَسہِ مہمان یِن نہ تِمن چھِ أسۍ میٹے کرناوان استعمال کیٛاز کہِ یِمَن یِمَن چھِ دوٗرمٮ۪ن آسان اورٕ نہ مطلب یِمن چھِ آسان میٹسے پیٹھ عادت گِنٛدنَس کیٛاہ أسۍ چھِ دَپان یِمن گَژھِ بچارین دھونٛکھٕ لگُن کینٛہہ بوٗزتھٕ حظ بیٚیہِ چھِ حظ حُکم اَسہِ لایق کینٛہہ ریفریشمیٚنٛٹ تہِ آسہِ اَصٕل پٲٹھۍ تۄہہِ خٲطرٕ آسہِ انشاء اللہ کھین چَنُک انتِظام تہِ حظ ٹھیٖک چھُ حظ تَوَے چھُ تیٚیہِ تٕرٛہ شَتھ رۄپیہِ